اسلام علیکم ورحمتہ اللہ آ مےٚ چھِ نِمُت أکِس بایِک اِویٚنٹَس منٛز حِصہٕ یَتھ منٛز زَن بایکہِ پٮ۪ٹھ لداخ اوس گژھُن بہٕ اوسُس آلرٕڈی یژھان واریاہ برونٛٹھ یہِ بہٕ گژھٕ لداخ بایکہِ پٮ۪ٹھ مگر مےٚ اوس نہٕ بَجٹ تیوٗت کینٛہہ بہٕ ہٮ۪کہٕ ہا تور گٔژھِتھ مگر پَتہٕ کوٚر یہِ گورمٮ۪نٛٹٕکۍ طرفہٕ آو یہِ اِوٮ۪نٛٹہٕ بایکہِ پٮ۪ٹھ لَداخ گژھُن مےٚ نِیِو اَتھ منٛز حِصہٕ تہٕ بہٕ گوس بایکہِ پٮ۪ٹھ لداخ مےٚ اوس باقٕیَن نِش بوٗزمُت بایکہِ پٮ۪ٹھ تہِ گژھِ گژھُن لَداخ گاڑِ منٛز گژھِ نہٕ گژھُن کینٛہہ بہٕ اوسُس دپان یِم کہِ بیکلٲزی چھِ چھِ یہِ وَنان بایکہِ پٮ۪ٹھ کیٛاہ چھِ تیوٗت یِنہٕ گاڑِ منٛز چھُ مگر پَتہٕ ییٚلہِ بٕہ بایکہِ پٮ۪ٹھ گوٚوُس مےٚ تور سَمٕجھ نہ بایکہِ پٮ۪ٹھ چھِ اَلگٕے مَزٕ مےٚ آو واریاہ زیادٕ مَزٕ بایکہِ پٮ۪ٹھ تور گژھنَس تِکیازِ بایکہِ پٮ۪ٹھ چھُ اِنسان سورُے کینٛہہ وٕچھان ییٚتٮ۪ن دِل وَنٮ۪س اِنسانَس رُکُن تَتٮ۪ن چھِ رُکان ییٚتھٮ۪ن دِل وَنٮ۪س نیرُن تَتٮ۪تھ چھُ نیران البتہ کُنہِ بایِک ریسِنٛگ منٛز چھِنہٕ مےٚ پا حِصہٕ نِمُت کینٛہہ تِکیٛازِ مےٚ چھِ گَرِکۍ واریاہ زیادٕ کھوژان تٕم چھِ دَپان اَتھ منٛز چھِ پٮ۪وان بایِک تیز پَکناوٕنۍ اَتہِ ہیٚکہِ دَبہٕ لٔگِتھ اَتہِ ہیٚکہِ لٔگِتھ تہٕ اس لیے چھُنہٕ مےٚ نِمُت بایک ریسِنٛگ منٛز حِصہٕ کینٛہہ باقٕے شُکریہ